أسۍ چھِ وٲر کران سٲری بٲژٕ پَسند اَسہِ چھِ دِلچسپی اَتھ سۭتۍ اَصٕل اَتھ منٛز چھِ مَکایہِ ؤٹۍ تہِ نیران مَزٕ چھُ لگان چاے چیوان مَکایہِ وَچہِ سۭتۍ اکھ کوٗر چھےٚ کران پوشہٕ باغ پَسند بیاکھ کوٗر چھِ وارِ سۭتۍ دِلچسپی اَسہِ چھُ سارنہِ بٲژَن وارِ سۭتۍ زیادٕ دِلچسپی اَمہِ منٛز چھُ نیران تازٕ سَبزِ بازرٕچ چھےٚ نہٕ أسۍ پَسند کران کیٚنٛہہ سُہ چھِ ہوٚژمٕژ بازر چھُ دوٗر تہٕ ہوٚژمٕژ تہِ چھےٚ آسان خراب آسان گٔمٕژ کیم نیران کیٚنہہ نیران پَنٕنۍ سَبزی چھےٚ واریاہ زیادٕ اَصٕل گرِچ نیران اَسہِ کھاد تَوے چھِ أسۍ کران آمدٔنی پٮ۪ٹھ تہِ چھُنہٕ اَثر پیوان کیٚنٛہہ بازرٕ چھُنہٕ پیوان اَنُن کیٚنہہ سٲرٕے سَبزی چھےٚ اَسہِ گرِ نیران یُس أسۍ ژھانڑو سُہ چھُ گرِ نیران آنگُن تہِ چھُ اَتھ آنگنَس تہِ چھےٚ اَسہِ اَجہِ ۂنۍ بَنٲومٕژ سَبزی اَچہِ ۂنۍ چھِس بَنٲومٕژ پوشہٕ کُلۍ اَسہِ چھُ زٔمیٖن پانَس واریاہ سٮ۪ٹھاہ زٔمیٖن اَسہِ چھنہٕ ضروٗرتھ پیوان مجبوٗر ژوٗنٹھۍ کُلۍ تہِ چھِ اَسہِ وارِ منٛز ترٲمٕتۍ ٲر کُلۍ تہِ چھِ تراومُت ژٕنن کُل تہِ چھُ تراومُت ٹَنگہٕ کُل تہِ چھُ تراومُت اَمہِ سۭتۍ چھُ اَسہِ پانہٕ فٲیدٕ واتان کھٮ۪وان تہِ چھِ پانس کٕنو اَگر یِژھو کٕنُن کٕنان تہِ چھِ گاسہٕ تھوٚپ چھُ نیران سُہ چھُ ہٮ۪کان اِنسان گٲو ترٲوِتھ اَمہِ منٛز چھُ فٲیدٕے فٲیدٕ بازرَس پٮ۪ٹھ چھُ نہٕ اِنسان زیادٕ پیوان کیٚنٛہہ ساروی کھۄتہِ بوٚڑ چیٖز چھُ کہِ صحتَس خٲطرٕ چھِ یہِ تازٕ سَبزی واریاہ اَصٕل بازرٕ چھنہٕ پیوان اَنٕنۍ کیٚنٛہہ